اسلام علیکُم سَر ٹھیٖک چھِو حظ سر ایٚکچُلی چھُ مےٚ یہِ حظ دوٗر پَہم گَژھان ٹرٛیفکَس مَنٛز روٗدُس بہٕ پھٔسِتھ حظ تمہِ موٗجوٗب گوٚو مےٚ لیٹ حظ

سر تُہٕنٛز پرٛابلِم چھِ نہٕ کیٚنٛہہ وۅنۍ ییٖتِس کالَس بہٕ اور شِفٹہٕ کَرٕ نٔزدیٖک پَہم تَوَے موٗجوٗب حظ توٚتام اگر تُہۍ ہیٚکِہو پاسِبٕل گٔژھِتھ ایٚڈجَسٹہٕ گَژھِ ہا سَر صحٔی سۄ چھِ میٛٲنی حظ غَلطی سر یہِ چھِ حقیٖقت سَر مَگَر ییٖتِس کالَس نہٕ روٗم اَتنَس گَژھِ کُنہِ جایہِ نٔزدیٖک ہیٚکہٕ بہٕ وٲتِتھ حظ یِتھٕ پٲٹھۍ ٹرٛیفِک ویفِک اِشوٗ روزِ نہٕ کیٚنٛہہ تِکیٛازِ اَز چھِ سر جیم ویم آسن تمہِ موٗجوٗب چھُ مےٚ

سر صحٔی حظ تِمنٕے یُس ٹایمَس پیٚٹھ آیہِ بہٕ حظ چھُس کوٗشِش کَران یوٗتاہ مےٚ جَلدی پاسبٕل گَژھِ مُمکِن گَژھِ بہٕ کرٕ شِفٹہٕ اور حظ وۅنۍ چھُ اَتہِ روٗم ژھانٛڈُن اَتھ تہِ چھُ تھوڑا ٹایم لَگان کَمرس ژھانٛڈنَس لَگان ٹایمٕے حظ اتنَس چھُنہٕ مےٚ نٔزدیٖک حظ روٗم میلان کِہیٖنٛۍ تہِ مگر کوٗشِش چھُس بہٕ کَران پَنٕنۍ کِنۍ بہٕ واتہٕ ہا جَلدی سَر بہٕ حظ کَرٕ کوٗ سَر بہٕ حظ کَرٕ کوٗشِش بہٕ کَرٕ کوٗشِش بہٕ حظ کَرٕ کوٗشِش جَلدی ییٖژہَن مےٚ جَلدی گَژھِ مُمکِن تیٛوٗتاہ جَلدی روٗم ژھانٛڈنٕچ یُتھ ٹایمَس پیٚٹھ یِمہٕ ٹرٛینِنٛگ حظ سَر صحٔی حظ چھُ سر نیٚکسٹ ٹایم حظ گَژھِ نہٕ یہِ کیٚنٛہہ دُبارٕ صحٔی چھُ سَر نیٚکسٹ ٹایمہٕ گژھِ نہٕ بیٚیہِ دُبارٕ گَژھِ نہٕ یہِ کیٚنٛہہ سَر بہٕ کَرٕ کوٗشِش یَس سَر ٹایمَس پیٚٹھ

ٹھیٖک حظ سَر بہٕ حظ کَرٕ کوٗشِش بِلکُل

صحٔی حظ چھُ سَر یہِ حظ چھِ میٛٲنی غَلطی امہِ سۭتۍ چھُ أمِس نۅقصان چھُ سَر مےٚ صحٔی حظ چھُ چلو سَر ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ